سٲنِس ڈِسٹرکَس منٛز چھِ پرؠتھ ؤری مٲلہٕ لگان أسۍ تہِ چھِ اَتھ مٲلَس منٛز شرکت کَران اَتہِ چھِ أسۍ کھؠوان واریاہ چیٖز زیادٕ تر چھِ اَتہِ مۄنٛجہِ گُلۍ پراٹھ حلبہٕ تِلہٕ کَرٕ ٲلوٕ مۄنجہِ کٕننہٕ یِوان اَتہِ تہِ چھِ واریاہ جُلہٕ وٲلۍ آسان مُختلف جوٗلن چھِ آسان مختلف قۭمتھ مےٚ چھُ یاد ییٚلہِ بہٕ لۄکٕٹ ٲسٕس بہٕ ٲسٕس کھوژان کھژان أکِس جوٗلس یتھ زن گُر اوس آسان بہٕ ٲسٕس کھوژان بَڑؠن جوٗلن کھژنَس مےٚ اوس باسان بہٕ گژھٕ اَتی بۄن اَسہِ چھِ واریاہ مَزٕ یِوان مٲلن منٛز تہٕ أسۍ چھِ پرٛؠتھ ؤریہِ تور گژھان